بَڈگٲمۍ ڈِسٹِرٛکَس منٛز چھِ آز موسَم واریاہ اصٕل اوترٕ پٮ۪ٹھ اوٗس واریاہ زیادٕ گَرٕم تہٕ روٗد پیٚو نہٕ خاص پٲٹھۍ کِہیٖنۍ تہِ نہٕ پٔتمیٚو دۄیو ریٚتو پٮ۪ٹھ ییٚمہِ سۭتۍ واریاہ زیادٕ گَرمی گٔے تہٕ لوٗکَن ٲں اَمہِ گرمی سۭتۍ پیٚے لوٗکھ واریاہ زیادٕ بیٚمار تہِ فَصلَس تہِ گٔے گوٚو زیادٕ نۄقصان اگر روٗد پیٚیہِ ہے یوٗت نۄقصان تہِ گَژھہِ ہے نہٕ کِہیٖنۍ تہِ نہٕ یِتھَے پٲٹھۍ وَنٛدَس منٛز چھُ روٗد پیٚوان زیادٕ شیٖن چھُ پیٚوان زیادٕ شیٖن چھُ پیٚوان زیادٕ تمہِ سۭتۍ چھُ گَژھان کُلیٚن چھُ گَژھان نۄقصان مَکانَن چھُ گژھان نۄقصان روٗد اَگَر زیادٕ چھِ پیٚوان تمہِ سۭتۍ چھِ یِوان سٔہلاب پٔتمہِ لَٹہِ یِتھَے پٲٹھۍ آو زٕ ساس ژۄدہَس منٛز سٔہلاب یَتھ ییٚمہِ سۭتۍ روٗد واریاہ زیادٕ پیٚو تہٕ سٔہلاب آو واریاہ زیادٕ تٔمۍ سۭتۍ تہِ گوٚو واریاہ زیادٕ نۄقصان اَڑیٚن پیٚے مکان یِتھَے پٲٹھۍ گٔے سٔہلابَس منٛز یِرٕ یہِ تہِ کیٚنٛہہ گَھرِ اوٗس سۄ چیٖز سُہ گوٚو سٔہلابَس منٛز یِرٕ